میٛانہِ حِسابہٕ چھُنہٕ مےٚ باسان زِ باقیَن سَیارَن پٮ۪ٹھ چھُ کانٛہہ جاندار چیٖز موٗجوٗد حالانٛکہِ وٕنیُک تانۍ آے نہٕ اَسہِ کانٛہہ تہٕ سُہ چیٖز سۄ تھوری یا سُہ اَکھ پرٛوٗف ہاونہٕ ییٚمہِ سۭتۍ ثٲبِت گَژھِ زِ باقیَن سَیارَن پٮ۪ٹھ تہِ چھُ جاندار چیٖز موٗجوٗد